وعلیکُم اسلام جِناب تُہۍ چھُو حظ ٹھیٖک صحت چھِ حظ ٹھیٖک بَس الحمدُاللہ اوترٕ وَنیٛومےَ نا حظ تَمہِ زٔمیٖنُک سُہ یَتٮ۪تھ تۄہہِ تِم پَنٛداہ مَرلرٕ آسو سڑکہِ پٮ۪ٹھ ہے کٔرِو حظ وۅنۍ فاینَل تہٕ وۅنۍ یہِ اورٕیورٕ کٔرِتھ تہٕ وۅنۍ کیٛاہ چھُ اَسہِ یوٗتاہ ٹٮ۪نشَنٕے وۅنۍ گٔے وۅنۍ ؤنِو تُہۍ آ

آ تُہۍ کٔرِو کَنفٲرٕم أسۍ مۄکلاوَو ٹٮ۪نشَن ٹھیٖک چھُنہٕ حظ آدٕ اَدٕ سا سلام علیکُم